کۄکرن چھِ تپھ کھَسان لال وَسان پَتہٕ ہَسا چھِ أسۍ تِمن کران کٲشری علاج اَنان چھِکھ یُتھ چاے چھکھ دِوَان وٕشِنۍ ترٛیش چھِکھ دِوان دوا پھُل چھُکھ کَنان تہٕ گژھان چھِ تِم ٹھیٖک پَتہٕ ہَسا چھِ گُپنَن تِمَن تہِ چھُ تَپھ وَف کھسان لونٛگ ٲسہٕ نیُر تِمن تہِ چھِ پَتہٕ أسۍ ڈاکٹر اَنَان دِوان چھُکھ دوا وَوا تہٕ گژھان چھکھ ٲسنڈِس تہِ فَرَکھ لٲنٛگِس تہِ تہٕ تِم تہِ چھِ پَتہٕ ٹھیٖک گژھان تَپھ وَپھ چھُکھ پَتہٕ وَسان